مین کَلچِرَل ڈِفرَنسِز یِم نارٕتھ اِنڈیاہَس تہٕ ساوُتھ اِنڈیاہَس منٛز چھُ تَتھ منٛز چھِ یِوان لینٛگویج فُڈ کُلوتھٕز ویدَر پُلٹِکَل لِٹرٛیسی جِیوگرٛافی اَپورچُنی چھِ یِوان لینٛگویجَس منٛز چھِ یِوان تم چھِ کَران کَنیڈا تِم چھِ کَران باقٕے زبانہٕ یوٗز أسۍ چھِ کَران نارٕتھ اِنڈیاہَس منٛز چھِ یِوان ہِندی پَنجابی کشمیٖری ڈوگری یوٗز کَرنہٕ تَتیُٚک ویدَر چھِ واریاہ گَرَم ایز کَمپیٲڈ ٹو نارٕتھ اِنڈیاہَس نِش ساوتھُک ساوُتھ اِنڈِیہُک ویدَر چھِ واریاہ گَرَم ایز کَمپیٲڈ ٹو نارٕتھ اِنڈیاہَس نِش کیازِکہ أسۍ ساوُتھ اِنڈیا یُس چھُ سُہ چھِ یِوان اِکویٹرَس واریاہ نزدیٖک تہٕ اِکویٹر چھُ واریاہ گرم آسان یُس اِکویٹَرَس نزدیٖک ایریا چھِ آسان سُہ چھِ آسان واریاہ گرم تہٕ یُس نارٕتھ اِنڈیا چھِ آسَان سُہ چھِ اِکویٹر نِش واریاہ دوٗر ییٚمہِ سۭتۍ تیوٗت گَرم چھِنہٕ آسان نارٕتھ اِنڈیاہَس منٛز کینٛہہ ایز کَمپیٲڈ ٹو ساوُتھ اِنڈیاہَس منٛز تہٕ لِٹریسی ریٹ اگر أسۍ وٕچھو سَاوُتھ اِنڈہِچ لِٹریسی ریٹ چھِ زیادٕ ایز کَمپیٲڈ ٹو نارٕتھ اِنڈیَس نِش اٮ۪کزامپٕل نِمو أسۍ کیرلا کَرناٹکا تَتہِ چھِ لِٹریسی ریٹ ناینٹی فایِو ناینٹی فور ایز کَمپیٲڈ ٹو سُہ نارٕتھ اِنڈیاہَس نِش فار ایکزامپٕل جے اینٛڈ کے نِمون دہلی نِمون پَنجاب ییٚتہِ چھِ لِٹریسی ریٹ روزان ایٹی ٹو ناینٹی زَن منٛز جِیوگرٛافی حِساب اگر أسۍ نِموکھ نارٕتھ اِنڈیا تہٕ سَاوُتھ اِنڈیا یُس نارٕتھ اِنڈیا چھِ یہِ چھِ ہِلی ایریا اَتہِ چھِ موٹینٕز پیٖکٕز زیادٕ تہٕ اگر أسۍ سَاوُتھ اِنڈیا نِمو سُہ چھِ پٕلین ایریا اَپُرچوٗنِٹیٖز چھُ یُس اَسہِ چھُ ایز کَمپیٲڈ اگر أسۍ کَرو نارٕتھ اِنڈیا سَاوُتھ اِنڈیا سَاوُتھ اِنڈیا کَرو کَمپیر نارٕتھ اِنڈیاہَس منٛز چھِ واریاہ کَم اَپُرچوٗنِٹیٖز ایز کَمپیٲڈ ٹو سَاوُتھ اِنڈیاہَس منٛز ساوُتھ اِنڈیاہَس منٛز چھِ واریاہ کمپٔنیٖز بَجہِ اِنڈَسٹرٛی سیکٹَرٕس چھُ فاینانشَل سیکٹرٕس چھِ بیٚیہِ پرٛایویٹ بینٛکٕس چھُ گورمینٹ بینٛکٕس چھُ لارٕج نمبرَن منٛز سَاوُتھ اِنڈیاہَس منٛز ایز کَمپیٲڈ ٹو نارٕتھ اِنڈیاہَس منٛز تمہِ سۭتۍ چھُ تَتہِ واریاہ اَپُرچوٗنِٹیٖز آسان تَتہِ کٮ۪ن لُکن ایز کَمپیٲڈ ٹو نارٕتھ اِنڈیا لُکَن نِش